واعلیکُم اسلام اہن حظ أس حظ چِھ زُبیر صٲب آ تۄہہِ کُس ٹیبلِٹ چھُ ضروٗرَت پیراسیٹامال بَنیو وا زُلفریڈ تہِ بَنہِ تھوڈا أنِو فون بونٛ پَہَم آواز چھِ تُہُنٛز کَمٕے یِوان

کَتھ پیرسٹٕمال گَژھن دہ فٔلۍ اَکھ ہَتھ تہٕ وُہ رۄپیہٕ تۄہہِ کَتھ چھُ تَکلیٖف تَکلیٖف کَتھ چُھ تۄہہِ چھٲتۍ میادس ہا اکثَر یہٕ میاد دود چھُ آسان کَمزوٗری ہُنٛد اَتھ کھٮ۪یِو تُہُۍ دَوا بیٹونِیَن دوا تُہُی یی زیٚو مےٚ نِش صبحن بہٕ دِمہوو تۄہہِ بیٹونِیَن دَوا روزان کَتہِ چِھو تُہُۍ اچھا زُکرِ چھِوٕ تُہُۍ روزان تَکلیٖف چھُوٕ زیادٕ تیٚلہِ یِم بہٕ اوٗرۍ وٕنۍکٮ۪ن أسۍ حظ چھِ گَرِ أسۍ حظ چھٕ شاپَس پٮ۪ٹھٕے شاپَس پٮ۪ٹھٕے چھٕ اوٕ نہ مگر تھوڑا بہٕ چھُس آورُ وٕنکٮ۪نۍ ییٚتٮ۪ن چھٕ مےٚ کَسٹٕمَر پیشنٛٹ مگر یہٕزوٗفیڈ دَوا چھُنہٕ کیٚنٛہہ زوٗفیڈ بَنِنہٕ کیٚنٛہہ

بیٚیہِ چھٕ ڈولِپِک تۄہہِ ما چھو قَبضی ما چَھ

نہ تُہُۍ یِیِو شاپَس پٮ۪ٹھٕے اگر تُہُۍ شاپَس پٮ۪ٹھ ہیٚکِو یِتھ یہٕ دَوا دِموو أتی لَیِٹ زٲلِو لَیِٹ ہیٚتھ یِیِو آ اچھا ییٚلہِ تۄہہِ ژاس چھو ییٚلہِ تۄہہِ ژاس چھوٕ کَران تۄہہِ چھُوٕ کلس لَگَان اَتھ گوٚو کھیٚون ڈولو دَوا فوٚل ڈولو آسِو تۄہہِ گرِ ایویلِبٕل اَتھ گوٚو ڈولو کھٮ۪ون کِریٖہہ مَہ چھُو ہٕٹِس ہٕٹِس مَہ چھُ کِیٖہہ اَتھ ہا صُبحن یٖیزیو صُلی صُلی یٖیزیو ڈولو کھیے زیٚو آ ترٛے